وعلیکُم السَلام شُکر شُکر خۄدایَس کُن ؤنِو اَہن حظ شُکر

ٹھیٖک اَدٕ تۄہہِ کَر چھُو تۄہہِ کَر چھُو ؤنِو

ٹھیٖک ٹھیٖک شور کَتھ چھُس گژھان اِنٛجنَس حظ کِنہٕ بیٚیہِ کُنہِ

تۄہہِ کَر چھُو تۄہہِ کَر تُہۍ کَر ترٛٲیِو گٲڑۍ تہٕ کَر چھُو تۄہہِ ضرورت اوترٕ ترٛٲووٕ تۄہہِ سۄ چھا تٔتٕے گٲڑۍ حظ ٹھیٖک آچھا بہٕ چھُس گوٚمُت بہٕ چھُس گَھرٕ تام گوٚمُت بَتہٕ کھیٚنہِ مےٚ چھَنہٕ وُنکٮ۪ن پَتَہ کیٚنٛہہ تتٮ۪ن کیاہ چھِ کۄس کۄس گٲڑۍ چھِ تَتٮ۪ن پوٗرٕ پٲٹھۍ چھَنہٕ مےٚ پَتَہ کیٚنٛہہ تہنٛز کۄس گٲڑۍ چھِ کَلَر کیاہ چھُس آچھا آلٹو آچھا آچھا اَہن حظ اَہن حظ سۄ حظ ٲسٕس بہٕ وُچھان آ بلکل بلکل تِمَن وَنیے مےٚ تہٕ بہٕ اوسُس پتہٕ پانہٕ تہِ آوُر حظ اس لیے گوٚو نہٕ تَتھ کُن دھیان زیادٕ کیٚنٛہہ تہٕ کہیٖنۍ چھُنہٕ پَرواے ایٚکہِ بہٕ واتہٕ ؤرٕکشاپ واپس تہٕ بہٕ کَرٕ سۄ بہٕ وُچھہِ تِمَن تہٕ تۄہہِ تۄہہِ کَر ہیو چھُو کَر گژھیو آسٕنۍ گٲڑۍ

آ ٹھیٖک اَہن حظ اَتھ منٛز چھُ اَکھ چیٖز اَگر اِنجَن وغیرہ چھُنَہ شوٗر کَران سُہ گژھہِ آز جَلدی تہٕ مگر یَتھ چھُ وُنکٮ۪ن موسَم خراب تہٕ رَنٛگ یُس رَنٛگ ڈیٚنٹِنٛگ یۄس چھِ یہِ چھُنَہ سٕکریچ وٕکریچ یِم تۄہہِ لٔگمٕتۍ چھُو تَتھ تَتھ لَگہِ تھوڑا بہت ٹایِم سُہ گژھہِ نہٕ جلدی منٛز کیٚنٛہہ تَتھ لَگَن کَم سے کَم توتہِ زٕ دۄہ ترٛےٚ دۄہ ہُہ گژھہِ دۄہَس کھنٛڈَس تامَتھ گژھہِ سُہ تیار ٹھیٖک چھُنَہ تَتھ لَگیو تھوڑا بہت ٹایِم اَگر تُہۍ وُنکٮ۪ن سٕے کَرنٲیِو سُہ تہٕ تِتہٕ چھُنہٕ پَرواے کیٚنٛہہ تیٚلہِ لَگیو ٹایِم تۄہہِ کَر چھُو خانٛدَر آز گوٚو پانٛژھ اَہن حظ آز چھُ آز آز چھُ ڈے ٲں آز اوس سنٛڈے

ٹیوٕزڈے آ ٹیوٕزڈے یا ویٚنٕزڈے ٹیوٕزڈے کٔرزیو تُہۍ کال بہٕ وَنہو تۄہہِ تٔمہِ وِزۍ تیار چھا کِنہٕ نہٕ ٹھیٖک چھا چلو کہیٖنۍ چھُنہٕ پَرواے بہٕ تھاوو کَمپٕلیٖٹ یہِ فِٹ کٔرِتھ یِم یِم چیٖز اسہِ باسَن اَتھ چھِ خراب چھِ یا کیٚنٛہہ چھِ بہٕ تھاو تِم چیٖز کٔرِتھ تہٕ پَرواے چھُنہٕ کیٚنٛہہ ٹھیٖک چھا او کے جی او کے